ٰ سانٮ۪ن سکوٗلَن منٛز چھِ وُنہِ تہِ ٹیٖچر تھیٚورٹِکل یعنی زبٲنی شُرٮ۪ن یاد کرنٲوِتھ تہٕ ریٚوایتی طور ایٚگزام دیاونٲوِتھ پاس کران تہٕ کٕلاسس کھاران یہِ چھُ بٔڈ اکھ پرٛابلِم سانٮ۪ن سکوٗلن منٛز تہٕ تِم چیٖز یِمَن پٮ۪ٹھ فوکَس پَزِ کَرُن سانٮ۪ن وۄستادَن تِمَن پَزِ زیادٕ سے زیادٕ شُرٮ۪ن کَنسیپٹہٕ کٕلیر کَرُن تہٕ بیٚیہِ اَمہِ علاوٕ لنٛگویج پٮ۪ٹھ دھیان دیُن تِکیٛازِ یۄس اَسہِ سٲنۍ یہِ کٲشِر زبان چھِ اَتھ منٛز چھُ بیٚسٹہٕ ایٚکٕسپرٛیس گژھان اَصٕل پٲٹھۍ ہیٚچھناونہٕ یِوان تہٕ شُرٮ۪ن چھُ بَڈٕ اَصٕل پٲٹھۍ سَمجاونہٕ یِوان سارِوٕے کھۄتہٕ اِمپاٹَنٛٹہٕ کَتھ چھِ یہِ سٲنٮ۪ن سکوٗلَن منٛز یُس تہِ میٹیٖریَل چھُ ٹیٖچرَس پَزِ گۄڈٕنٮ۪تھ پانَس پَرُن تہٕ تَمہِ پَتہٕ پَزِ سُہ شُرٮ۪ن پَرناوُن